اَسلامُ علیکُم وَ رحمتُہ اللہ تُہۍ چھُو حظ ٹھیٖک اَصٕل پٲٹھۍ چھُو حظ شُکُر حظ تُہۍ چھُو حظ گورمِنٛٹ گٔرلٕز ہائے سکوٗل پٮ۪ٹھ چھُو حظ سرفراز صٲب اَسہِ حظ چھُ آ یٔمِس ماروفا رٔشیٖد یۄس زَن چھِ تٔمۍ سٕنٛدۍ پیٚرنٛٹ حظ چھِ کَتھ کران تُہۍ چھُو حظ ٹھیٖک آ مےٚ حظ ٲس اَکھ رُکویسٹ حظ آ اَسہِ اوس یُس زَن ماروفا چھِ یہِ چھِ کَلاس سِکِس تھَس پَران حظ تۄہہِ کٔرِیو آ چھِ حظ سِٹوڈنٛٹہٕ سِکِستھ کٕلاسَس حظ پَران تُہٕنٛدسٕے سکوٗلَس منٛز اَسہِ حظ ٲسۍ أمِس پٲنٛژَن شیٚن دۄہَن پٮ۪ٹھ حظ لیٖو ضروٗرَتھ أمِس حظ اوس یٔمِس مامَس حظ خانٛدَر سُہ تُہۍ ہٮ۪کِوٕ حظ أمِس پانٛژَن شٮ۪ن دۄہَن پٮ۪ٹھ حظ لیٖو دِتھ أمِس چھُ ناو ماروفا رٔشیٖد حظ تُہۍ کٔرِو یَوٕ چیک تُہۍ وُچھِو آہَن حظ آ یی حظ ونیٛومو أمِس اوس یِتھٕ پٲٹھۍ مامَس حظ خانٛدر مےٚ دٔپٮ۪و پٲنٛژَن شٮ۪ن دۄہَن پٮ۪ٹھ دِیِو أمِس لیٖو حظ بیٚیہِ ؤنۍ تَو حظ مےٚ تَمہِ خٲطرٕ کیٛاہ چھُ مےٚ کَرُن حظ تُہۍ ہٮ۪کوٗن حظ مےٚ یہِ گَرٕ سوٗزِتھ وُنکیٚنَس اَسہِ اوس گَژھُن اوٗرۍ حظ ماتامال أمۍ سُنٛد آہَن حظ آ اَچھا تُہۍ ہٮ۪کِو نا حظ دِتھ یِتھٕ پٲٹھۍ اَچھا اَچھا تَمہِ ورٲے چَلہِ نہَ حظ کِہیٖنٛۍ پٔرنَسپُل نہِ ورٲے اَچھا اوٗرۍ یِمو حظ پَتہٕ کیٛاہ کیٛاہ حظ چھُ اَتہِ کَرُن لیٖو چھِ لیٚکٕھنۍ سُہ چھِ حظ ضروٗری پرنٛسپُل صٲبَس سُہ ہٮ۪کہِ حظ دِتھ لیٖو کِنہٕ نا گَژھِ حظ پاسِبُل پانٛژَن دَہَن دۄہَن پٮ۪ٹھ کِنہٕ نہَ اَگر حظ یِتھَے پٲٹھۍ گَژھِ ہَے کیٚنٛہہ اَگر حظ تُہۍ یِتھٕے پٲٹھۍ ترٛٲوِو سُہ حظ گٔیٲے بہتر حظ آہَن حظ اَدٕ حظ ٹھیٖک حظ چھُ بہٕ حظ یِمہٕ صُبَحس تُہٕنٛدسٕے سکوٗلَس پٮ۪ٹھ حظ اَسلام علیکُم